مےٚ چھُ واریاہ پسنٛد ڈاباہن تہٕ ہوٹلَن منٛز کھٮ۪نَس تِکیٚازِ تَتہِ چھُ واریاہ رُت لٔزیٖز کھٮ۪ن مِلان یُس نہٕ اَسہِ گرِ چھُ مِلان کیٚنٛہہ